کٲشِر لوٗکھ چھِ پَنٕنۍ یۄس تِہٕنز بوٗلۍ چھےٚ یعنی کہِ کٲشُر تِم چھِ باقین لُکَن تہِ تَمہِ سۭتۍ مُتٲثر کران تِکیازِ یہِ کٲشِر زَبان یۄس چھےٚ سۄ چھےٚ کٲشرٮ۪ن لُکَن ہنز پہچان ییٚتس یُتھُے تام پَںٕنین خاصن سۭتۍ کَتھ چھِ کران تِم چھِ کٲشِر پٲٹھی کران یِم کیازِ یِم تِم اَگر کٲنسہِ پَہچانان کانہہ کٲشُر پَہچانُن آسہِ سُہ چھُ کٲشرِس سۭتۍ یِوان پَہچاننہٕ تِکیازِ کٲشِر زَبان چھےٚ واریاہ میٖٹھ تہٕ مٔدٕر زَبان کٲشِر لوٗکھ چھِ باقین لُکَن تہِ اَتھ زَبٲنۍ کُن مٲیِل کران ییٚلہِ تِم پَنٕنۍ یِم زَبان یِم اِستعمال کران چھِ کٲشِر اَگر کُنہِ تہِ گژھن دُنہِکِس کُنہِ تہِ کوٗنَس منٛز گژھن تِم چھِ پَنٕنین گرِکین سۭتۍ تَتہِ پٮ۪ٹھ کٲشِر پٲٹھۍ کَتھ کران کَشمیٖرَس منٛز ٲسۍ گۄڈٕ بَٹہٕ روزان یِتھُے تِم کٔشیٖر ترٲو تِم گے باقین جاین بَسنہِ أڑۍ گے دِلہِ بَسنہِ أڑۍ گے جوٚم بَسنہِ تَتہِ تہِ چھِ تِم کٲشُر کران تِکیازِ کٲشُر چھےٚ تِہٕنز مادری زَبان کٲشُر یِم کٲشُر لوٗکھ چھِ آسان یِم چھِ کٲشُر زَبان بولان تِکیازِ کٲشِر زَبان یۄس چھےٚ سۄ چھےٚ واریاہ میٖٹھ تہٕ مٔدٕر زَبان کٲشِر زَبان یۄس چھےٚ یِم تہِ کٲشِر لوٗکھ چھِ تِم چھِ باقین لُکَن تَتھ کُن مُتٲثر کران تِکیازِ کٲشِر یۄس چھِ سۄ چھےٚ خۄٗبصوٗرت زَبان پرٮ۪تھ کانہہ کٲشُر یُس چھُ سُہ چھُ بیٚیہِ کِس کٲشِر بٲیِس پَنٕنہِ زَبٲنۍ منٛز اَصٕل کیٚنہہ تہِ ہٮ۪کان بٲیِتھ کیٚنہہ تہِ ہٮ۪کان شِیر کٔرِتھ تٔمِس سۭتۍ تہٕ کٲشِر زَبان چھےٚ واریاہ خوٗبصوٗرت زَبان کٲشِر زَبان چھےٚ کٲشِر لُکن ہنز پہچان کٲشِر لوٗکھ چھِ اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ پَنٕنۍ یۄس زَبان چھےٚ تِم چھِ یہِ اَصٕل پٲٹھۍ اِستعمال کران دُنہِکِس کُنہِ تہِ شوبَس منٛز گٔژھتَن یِم کٲشِر لوٗکھ یِم تہِ کٲشِر آسن یِمن تہِ کٲشِر زَبان ماجہِ زیو آسہِ تِم چھِ کٲشُر اَصٕل پٲٹھۍ کران اِستعمال تہٕ پَنٕنۍ یۄس پَہچان چھِ سۄ چھِ کران ظٲہِر یہِ تِم سونچان چھِ آسان یا اَگر تِمَن کٲنسہِ سۭتۍ کَتھ باتھ کَرٕنۍ چھِ آسان سُہ چھِ کران کٲشِر پٲٹھۍ اَگر کٲشُر یُس کٲشُر چھُ آسان چاہے سۄ زٔنۍ ٲسۍتن یا مَرٕد ٲسۍتن سُہ چھُ اَصٕل پٲٹھۍ پَنٕنۍ یِم خَیالات چھِ سُہ چھِ سُہ اَصٕل پٲٹھۍ کٲشُر زَبان کٔشیٖر اَصٕل پٲٹھۍ کٲشِر پٲٹھۍ باوان کٲشِر زَبٲنۍ یِم کٔشیٖر ہِندۍ لوٗکھ چھِ تِمَو چھِ کٲشِر پٲٹھۍ واریاہ کِتابہٕ تہِ لیچھمَژٕ خاص کر کٲشریو بَٹو تِمَو چھِ واریاہ بہتریٖن کِتابہٕ لیچھمَژٕ تہٕ تِم چھِ واریاہ خوٗبصوٗرت زبان تِکیازِ تٔتھۍ تِمے تِموٕے کِتابَو سۭتۍ چھےٚ یِوان یِتھُے تِم کِتابہٕ پَران چھِ تِمو سۭتۍ چھُ یِوان وٕچھنہٕ کہِ کٲشِر زَبان کۭژاہ میٖٹھ چھےٚ یِم کٲشِر لوٗکھ چھِ یِہنز یہِ پہچان یِم یِم یِم کِتھ کَنۍ چھِ پَنٕنۍ یہِ پَہچان زِندٕ تھاوان پنُن کَلچر اَمہِ سۭتۍ زِندٕ تھاوان تہٕ کٲشِر یِم چھِ یِوان اَمے سۭتۍ زاننہٕ یِتھُے یِم کیٚنہہ تہِ چھِ لیٚکھان یا کٲشرِ کٲشِر لوٗکھ ٲسۍ یۄس لل دید ٲس یا شیخ العالم اوس یِم ٲسۍعٲرِف زٕ یِمن ٲس خدایَن روٗحٲنیَتھ تھٲومٕژ لل دید یِم واریاہ کلام گیٚومٕتۍ چھِ یِم لالہٕ واکھ گیٚومٕتۍ چھِ تِم چھِ تٔمۍ کٲشِر پٲٹھۍ گیٚومٕتۍ تہٕ پَنٕنۍ یۄس یہِ زَبان چھےٚ تہٕ باقٕے یِم پَنٕنہِ زَبٲنۍ سۭتۍ چھِنہٕ واریاہ لوٗکھ مُتٲثر کٔرۍمٕتۍ یِتھٕے کَنۍ چھِ شیخُ العالَم یُس چھُ رحمت اللہ علیہہ تٔمۍ تہِ چھِ واریاہ شیخ شرُکۍ گیٚومٕتۍ واریاہ کَلام گیٚومٕتۍ تہٕ کٲشِر لوٗکھ چھِن مُتٲثر کٔرمُت کٔرۍمٕتۍ تہٕ پَنُن ناو چھُن ہَمیشہٕ ہَمیشہٕ خٲطرٕ زِندٕ تھوٚومُت کٲشِر زَبان چھےٚ کٲشرین ہنز پہچان کٲشرِ زَبٲنۍ سۭتۍ چھِ واریاہ کٲشِر شٲعر تہِ آز تہِ زِندٕ تہٕ یہِ چھےٚ واریاہ میٖٹھ تہٕ مٔدٕر زَبان یِم تہِ کِتابہٕ کٲشریو لوٗکھ لُکو لیٚچھمَژ چھےٚ تِمو چھِ تَتھ منٛز پَنٕنۍ زَبان اِستعمال کٔرمٕژ کٲشِر زَبان ییٚمِس یۄس تِہنز پہچان چھےٚ بَنیٚیمٕژ یا یِم سالمین چھِ تِم ٹٲٹھۍ گٔمٕتۍ تَمہِ زَبانہِ سۭتۍ یِتھ کَنۍ لل دید تہِ چھےٚ یعنی کہِ لل دید چھُ ووٚنمُت اکھ کَلام کَٹھ مٔرۍتن یا گُپَن لا مِلوَٹھ ژَلہِ نہٕ زانٛہہ یعنی کہِ دپان یُتھُے کٲشِر لل دید ہَش چھِ بَتہٕ ٲس شیران سۄ ٲس تٔمِس تھاوان بَتَس تَل وۄکھُل تہٕ پَتہٕ ؤژھ اَکہِ دۄہ یاربَل تٔمِس ووٚن پَنٕنیو ویٚژھیٚو ویٚسو ووٚنہَس دوٚپہَس آز ٲسۍ أسۍ ناٹہٕ کھیٚمژٕ مَگر تٔمۍ ووٚننَکھ لالہِ مِلوَٹھ ژَلنہٕ زانٛہہ یعنی کہِ تٔمِس ٲس پَنٕنۍ ہَش واریاہ زیادٕ ظلُم کران تہٕ لل دید ٲس کٲشِر پٲٹھۍ پَنٕنہِ زَبٲنۍ منٛز ٲس سۄ پَنٕنہِ ماجہِ زیوِ منٛز ٲس سۄ بولان واکھ ٲس سۄ وَنان لل دید سٔندِس کَلامَس چھِ وَنان لعلہٕ واکھ پَنٕنۍ کَلام بولان یِتھٕے کَنۍ روز تٔمۍ سٕنز سۄ اکھ سۄ پہچان زِندٕ سۄ گے سارنِین ہنز دِلن منٛز شرپِتھ تہٕ واریاہَن واریاہ لوٗکھ چھِ تٔمِس واریاہ زیادٕ پَسند کران کٲشِر زَبان یۄس چھےٚ سۄ چھےٚ واریاہ میٖٹھ تہٕ مٔدٕر زَبان